پروڈَکٹ اوس نہٕ جان کَمپٔنی ہُنٛد کیٚنہہ تہٕ اَمیُک میٹیٖریَل تہِ اوس تھوڑا زٕ نَمبر ییٚمہِ کہِ وجہہ سۭتۍ اَسہِ پیٚیہِ اِنکوایری کَرٕنۍ زِ یہِ پروڈَکٹ کیٛازِ درٛاو یُتھ اسلیے دُبارٕ گَژھِ نہٕ یُتھ پرٛوڈَکٹ یُن کٕننہٕ کینٛہہ ییٚمہِ سۭتۍ خٔریٖدارَن نۄقصان واتہِ تمیُک خیال گژھِ ضٔروٗری تھاوونہٕ یُن